اَسلامُ علیکُم آ آ تۄہہِ حظ اوسوٕ پیٚپرَس اوترٕ گرٛیٹَر کَشمیٖرَس اَسہِ اوس جاب ضروٗرت آ مےٚ حظ چھُ بی ٹٮ۪ک

اِنٹَروِیو کَر حظ چھُ اتھ آ اَسہِ چھا ریٚزوٗم سۭتۍ اَنُن

ٹھیٖک چھُ سیلری کیٛاہ آسہِ چلو ٹھیٖک حظ چھُ اَدٕ حظ چلو چلو ٹھیٖک حظ چھُ اَدٕ حظ اسلام علیکُم